وعلیکُم سلام

اہن حظ بہٕ حظ ہٮ۪کہٕ کھٔنِتھ کٔژ دۄہ لَگنَس کوٗتاہ زٔمیٖن چھُ اَد حظ بہٕ حظ دِمہٕ صُبحَن نظر بہٕ وٕچھ کیُتھ زٔمیٖن چھُ اَد کیٛاہ